اکھ ٹاوُن شہر تہٕ گام اَصٕل بَناونہٕ خٲطرٕ اَتھ منٛز ہسا چھُ گوٚرمٮ۪نٛٹ اکھ اَہَم کِردار نِباوان اَمہِ کٮ۪ن یِمَن ضروٗرِیاتَن پوٗرٕ کَرنَس منٛز واریاہ بوٚڈ اَکھ مدتھ کَران یَتھ منٛز ہٮ۪لٔتھ کِیر چھُ یا ٹرٛانَسپوٹ چھُ یا پَرُن چھُ یا بیٚیہِ کانٛہہ تِم ضروٗرت چھِ یِم اِنسانس ضروٗرت چھِ آسان اَگر أسۍ وُچھو یِمَن ایریاہَن چھا اَصٕل کالٹی آسان زِنٛدگی خٲطرٕ یِم چیٖز ضروٗری ضروٗرت أسۍ کرو سِٹارٹ گوڈٕ وُچھو أسۍ ہَسپَتالَو یا میڈِکَل دُکانَو سۭتۍ سارِوٕے کھۅتہٕ بوٚڈ اکھ کِرٛٹِکل ایٚریا چھُ گورمٮ۪نٛٹَس پَزِ فوکَس کرُن اَتہِ ہٮ۪لٔتھ کِیر فیسَلٹی اَصٕل بَناوٕنۍ تہٕ اَتہِ پَزِ یِمَن ہَسپَتال بَناوٕنۍ تِکیٛازِ سارنِین میلہِ أتی سہوٗلیِیات اَتھ منٛز چھُ یِوان واریاہ اَصٕل ہَسپَتال بَناوٕنۍ کٔلِنِک بَناوٕنۍ دۅنوٕنِین جاین اکھ شہرَن منٛز تہٕ گامَن منٛز تِکیٛازِ کانٛہہ ہٮ۪کہِ نہٕ کٲنٛسہِ پَزِ نہٕ دوٗر پَکنہٕ خٲطرٕ ضروٗری کیٚنٛہہ پَنُن میڈِکَل ہٮ۪لٔتھ وُچھنہٕ خٲطرٕ تہٕ بیٚیہِ گژھِ پرٛتھ وِزِ اَکھ دۄہے دۄہے ہٮ۪لٔتھ کیمپ گژھُن بیٚیہِ گژھن پرٛوگرام گژھٕنۍ یِمہٕ اَصٕل رول نِباوان کَتھ منٛز پرٛوایڈِنٛگ ہٮ۪لٔتھ کِیرَس منٛز تہٕ بیٚیہِ پَزِ گوٚرمٮ۪نٹَس کَرٕنۍ کٲم تِمَن پَزِ میڈِسَن تہٕ ٹرٛیٖٹمٮ۪نٛٹ دیُن واریاہَس اَصلِس ریٹَس منٛز تِکیٛازِ لُکَن تہِ گژھِ نہٕ پرٛابلِم گژھٕنۍ کِہیٖنٛۍ تِمَن تہِ گژھِ صحت روزٕنۍ ٹھیٖک وۅنۍ وُچھو أسۍ ٹرٛانَسپوٹٮ۪شَن یعنی کہِ گاڑِ بَسہٕ وَسہٕ تہٕ گورمٮ۪نٹَس پزِ یہِ کَرُن زِ تِمَن پَزِ اَصٕل روڈ بَناوٕنۍ تہٕ بیٚیہِ نٔوۍ نٔوۍ روڈ بَناوٕنۍ ہاے وے بَناوٕنۍ تہٕ بیٚیہِ برٛج بَناوٕنۍ تہٕ یِمَو سۭتۍ سٍتۍ اکھ کَنٮ۪کٹیٛوٗٹی بَنہِ گامَن پٮ۪ٹھ شہرَن تانۍ تہٕ بیٚیہِ پَزِ تِمَن سُہ اکھ ٹرٛانَسپوٹ تھاوُن یُس سَستہٕ بیٚیہِ اَصٕل آسہِ یعنے یَتھ منٛز سہوٗلِیت یِیہِ یِمَو منٛز بَسہٕ چھِےٚ یِوان ٹرٛینہٕ چھےٚ یِوان یا میٹرو نٮ۪ٹؤرٕک تہِ چھےٚ یِوان یِم پَزَن ترٛا بَناوٕنۍ اَسہِ تِکیٛازِ یُس ٹرٛیفِک کَنجٮ۪کشَنٕز گژھان چھِ یعنے کہِ یِم جام چھِ گژھان بیٚیہِ پٔلوٗشَن چھِ گژھان تُم گژھن کَم تہٕ بیٚیہِ پزٕ اَسہِ بیٚیہِ تِمہٕ گاڑِ بَناونہِ یِم اِکو فرینٛڈلی آسن یَتھ منٛز یعنے اَسہِ پَزَن سایکَلن خٲطرٕ اَلگ وَتھ بَناوٕنۍ بیٚیہِ پَزَن اَسہِ زیادٕ کھۄتہٕ زیادٕ ایلٮ۪کٹرٛک وِہِکٔل اِستعمال کَرٕنۍ تہٕ یہِ چھِ اَکھ سُہ أہم وَتھ یَتھ پٮ۪ٹھ أسۍ اَصٕل تہٕ بیٚیہِ پٔلوٗشَن فرٛی سِسٹم ہٮ۪کَو بَنٲوِتھ اَگر أسۍ وُچھو یِمہٕ گامَن ہٕنٛدۍ ایٚریا چھِ یِمَن چھِ واریاہ یِم شہرٕکۍ ایٚریا چھِ یِمَن چھِ آسان اَصٕل پٲٹھۍ پانہٕ وٕنۍ کَنٮ۪کٹی مَگر اَگر أسۍ گامن منٛز وُچھو تَتہِ سا چھِنہٕ اَصٕل پٲٹھۍ آسان کِہیٖںٛی نہٕ وَتہٕ پانہٕ وٕنۍ جمع کٔرِتھ تہٕ اَگر أسۍ وُچھو یِمَن پَزِ اَسہِ تِمہٕ وَتہٕ کَرنہِ یِمَو سۭتۍ گام شہرَس سۭتۍ رَلہِ تہٕ بیٚیہِ گژھِ تَتہِ اَصٕل ڈیولَپمٮ۪نٛٹ اَگر ہسا أسۍ وُچھو ایجُوکیشَن یعنے کہِ پڑٲے پڑٲے چھےٚ اکھ کَمرٕچ أڈِج پرٛتھ کُنہِ سَماجَس تہٕ گورمِٮ۪نٛٹس پَزِ اَتھ منٛز اِنویسٹہٕ کَرُن تِکیٛازِ ییٚلہِ سُہ اَتھ اِنویسٹ کَرِ تہٕ یِمہٕ شُرۍ چھِ تِم پرَن اَصٕل پٲٹھۍ تہٕ ییٚلہِ تٔمۍ اَصٕل پٲٹھۍ پَرَن ییٚلہِ تِمَن اَصٕل کالٹی ایجُوکٮ۪شَن میلہِ تہٕ تِم کیٛاہ کرَن کٲم کہِ تِم بَنن تَتہِ بٔڈۍ بٔڈۍ اَفسر تہٕ یُس اَسہِ پزِ ماڈرایزیشَن سکوٗل کَرٕنۍ تَمہِ سۭتۍ پرٛاپر اِنفٔراسِٹرٛکچرو سۭتۍ تہٕ بیٚیہِ پزَن اَسہِ تِمہٕ ٹیٖچر کَرٕنۍ کالِفَے یِمو زَن اَصٕل آسہِ پوٚرمُت یعنے کہِ یِمَو واریاہ تعلیٖم آسہِ یِمَن اَصٕل آسہِ سُکوپ پَرناونُک تہٕ بیٚیہِ پزِ اَسہِ فرٛی تہٕ سَبسٔڈری اٮ۪جوکیشَن دِنۍ یِمَن شُرٮ۪ن تہٕ یِم تِمہٕ گامٕکۍ یِم اَنڈر پٔلیڈ لُکھ آسن تِمَن تہِ پزِ اَسہِ اَصٕل پٲٹھۍ تعلیٖم دِنۍ بیٚیہِ پَزَن اَسہِ تِم ٹرینِنٛگ سینٹر ترٛاوٕنۍ یمَو سۭتۍ أسۍ لُکَن سِکِل ہیچھَن تہٕ بیٚیہِ پَنٕنۍ لوکَل اٮ۪کیڈمی بَڈاوَن کُنہِ اَصٕل ایمپولامٮ۪نٛٹ لوکَل سوسایٹی منٛز اَگر أسی وُچھو یۄس ڈِجِٹل لِٹریسی پرٛوگرام چھِ یہِ ہسا چھُ أزۍکِس دُنیاہَس منٛز اَصٕل ییٚتہِ نٔوۍ ٹٮ۪کنالوجی تہٕ اِنفارمٮ۪شَن چھےٚ اَصٕل اَگر أسۍ وُچھو ہٮ۪لٔتھ کِیر ٹرٛانسپوٹٮ۪شَن تہٕ ایجوٗکٮ۪شَن یُس چھِ یَتھ منٛز اَصٕل آب چھُ چٮ۪وٚن چھُ یا سینِٹایزیشَن چھِ یا ایلٮ۪کٹرسِٹی چھےٚ یہِ تہِ گژھِ پرٛٹورایز گژھٕنۍ اَسہِ پَزِ اِنشور کَرُن زِ یُس پوٹیبٔل واٹر چھُ سُہ ہسا چھُ پَبلِک ہٮ۪لٔتھ خٲطرٕ اَصٕل تہٕ گوڑمٮ۪نٛٹ ہسا چھِ ایچیٖو کَران کَمہِ سۭتۍ ٹرٛیٖٹمٮ۪نٛٹ پٔلانٛٹہٕ سۭتۍ اَگر أسۍ بیٛاکھ وُچھو بیٛاکھ چھُ پوٹیبٔل ہاوسِنگ چھُ اکھ أہم چیٖز آسان